اَسلام علیکُم پَنٛداہ دَسَمبَر زٕ ساس زٕ توٚوُہ ٲس سانِس دوستہٕ سٕنٛدۍ گرِ اَکھ فَنٛگشَن تٔمِس اوس بٔرٕ ڈے أسۍ سٲری دوس سَمکھے اَتھ فَنٛگشَنَس منٛز تہٕ کوٚر واریاہ اٮ۪نٛجاے اَسہِ کوٚر أمۍ سُنٛد کَمرٕ ڈٮ۪کُریٹ پانہٕ ؤنۍ ساروی دوستو اَسہِ دِتۍ أمِس گِفٹٕس چاکلیٹٕس دِتِس تہٕ واریاہ خوشی گٔے اَسہِ تہِ تہٕ أمِس سٲنِس دوستَس تہِ